ہیٚلو السلامُ علیکُم آ تُہۍ چھُو حظ جہانٛگیر تُہۍ چھُو حظ نَلکَن سۭتۍ کران نَلکہٕ شیران آ بیٚسِکٕلی ٲسوٕ نا تُہۍ پٔتۍمہِ لٹہِ تہِ آمِتۍ اَسہِ ٲس اَتہِ نَلکہٕ تھوڑا خراب گٲمٕتۍ پتہٕ کٔرۍوٕ تۄہہِ ٹھیٖک مگر تِم گٔے بیٚیہِ تِمَن تِم سیٚدے نہٕ کِہیٖنٛۍ اَسہِ چھُ بیٚیہِ سِنکَس نِش یُس نلکٕہ چھُ سُہ تہِ چھُ خراب بیٚیہِ باتھ روٗمَن ہٕنٛدۍ نَلکہٕ تہِ چھِ سٲرِی خراب

نَلکہٕ چھِ خراب مطلب تِم چھِنہٕ چلان کِہیٖنٛۍ آب تہِ چھِ لیٖک گژھان مطلب باقٕے چیٖز تہِ باقٕے پرٛابلِمٕس تہِ چھَ واریاہ بیٚیہِ چھُناہ موٹَر تتھ سۭتۍ لِنٛک تتھ تہِ چھِنہٕ وۅنۍ آب کھسان کِہیٖنٛۍ نہٕ تُہۍ ہیٚکوا مطلب آ آ تُہۍ ہیٚکوٕ نظر دِتھ تُہۍ ہیٚکوا یِتھ نہَ حظ نہَ بیٛاکھ نَفر کَتہِ تیٚلہِ کَتہِ کَرہَو بہٕ تۄہہِ فون اَسہِ چھِ تۄہہِ سۭتۍ یوان برابری بیٛاکھ نَفر کَتہِ وُچھ حظ اوترٕ تہِ مطلب بہٕ وَنہو تۄہہِ تُہۍ آیِوٕ اوترٕ مےٚ دِتۍمَو نا تۄہہِ تَمہِ وِزِ پۄنٛسہٕ برابر مگر اہَن حظ مگر وُچھ حظ شُر چھُ نَلکٕہ کُھلاوِی سُہ چھُ آمتُے مگر یہِ ما گژھِ یوٗتاہ ٲویُل ما گژھِ روزُن کہِ شُر کَرِ اَتھ کیٚنٛہہ تہِ یہِ گَژھِ گژھُن خراب

یم حظ چھِ لگ بگ ترٛےٚ ژور نَلکہٕ خراب ںہَ نہَ یہِ چھُنہٕ مطلب یہِ چھُنہٕ تران سمجھٕے یہِ کیٛاہ دٔلیٖل چھِ یہِ چھا پایِپ چھا پھٔٹمٕژ ٹایِلہٕ انٛدر ما چھِ پایِپ پھٔٹمٕژ یہِ چھُنہٕ تران سمجھ کِہیٖنٛۍ کِنہٕ نَلکٕس نِشی چھُ کیٚنٛہہ اَتھ چھا کیٚنٛہہ سامان وامان چھا کیٚنٛہہ اَنُن تہٕ تُہۍ یِیوٕ سامان أنِوٕ پانسٕے سۭتۍ کِنہٕ اَسہِ چھُ کیٚنٛہہ سامان اَنُن نَلکہٕ سامان چھا اَسہِ کیٚنٛہہ اَنُن کیٚنٛہہ چھُنہٕ یہِ حظ یہِ مےٚ ؤنۍ تَو تُہۍ اگر مان ژٕ فار ایٚکزامپُل اگر تُہۍ نظر دِیہُو پانہٕ تُہۍ ما سوٗزِہوٗن بیٛاکھ کیٚنٛہہ کیٛازِ کہِ یہِ گَژھِ نا پتہٕ پرٛابلِم بیٚیہِ یُس یہِ آ بیٚیہِ یُس مطلب اَسہِ باتھ روٗمَس منٛز یُس اَسہِ نَلکہٕ چھُناہ مےٚ چھُ باسان تتھ یُس أنٛدرۍ کِنۍ یُس تتھ نلکہٕ چھُناہ لاگِتھ مطلب راڈ یۄس لاگِتھ چھِ مےٚ چھُ باسان تٔتھۍ چھُ لیٖک تہٕ مگر تتھ ما پیٚیہِ اَسہِ ٹٲلۍ وٲلۍ پھُڑٕراوُن آ سُہ چھِی وۅنۍ ما بَنہِ تیُتھ ٹٲل ما بَنہِ وۅنۍ بیٚیہِ بیٚیہِ گژھِ نا باتھ روٗمَس بے شوٗبی اگر نیٚبٕرۍ کِنِی شیرنہٕ یِیہِ ہا سُہ روٗزِہا ٹھیٖک بیٚٹر روٗزِ ہا سُے آ یہِ ؤنۍ تَو مےٚ آ تُہۍ ؤنۍ تَو مےٚ یہِ تُہۍ کَتہِ تُہۍ چھُو وُنکَیٚن بیٚیہِ کُنہِ جایہِ کامہِ اَدٕ حظ ٹھیٖک حظ کیٚنٛہہ چھُنہٕ پرواے ییٚلہِ تُہۍ مطلب فرٛی ٲسِو تُہۍ وٲتِو سون تہٕ تُہۍ دِیِو تٔتِی نظر پانَے دِیِو مگر نظر ٹھیٖک چھا چلو چلو ٹھیٖک وعلیک السلامُ علیکُم وعلیکُم سلام